اسلام علیکُم ڈاکٹر صٲب چھِو حظ ڈاکٹر مُدثر ہَے ڈاکٹر صٲب مےٚ کریٛاو ٲدۍ تہِ فون تُہۍ ٲسِو شاید تمہِ ساتہٕ بِزی اَہَن حظ ٹھیٖک تُہۍ ؤنۍتَو مےٚ تُہۍ ٲسِو ٲدۍ تُہی چھِوا ؤنکیٚن کِلنٕکس پیٚٹھٕے کِنہٕ گرِ اَہَن حظ خٲر چھُ اتھ مےٚ حظ ووت نا یہِ زٕ ترٛےٚ دۄہ حظ نٔزٕل تہٕ بیٚیہِ اوس مےٚ یتھ ہٹِس لگان تہٕ مےٚ دوٚپ ڈاکٹر صٲبس پرٛژھو راے یہِ کیٛاہ نہ حظ ہٹِس چھُس لگان اتھ چھُنہٕ بنان سرٛیٚہی والُن تیٛوٗت چھُ اہن حظ اہن حظ اوا اوا

نہ حظ ییٚلہِ ؤنِو تُہۍ ییٚلہِ تُہۍ ایویلیبٕل اتہِ ٲسِو تہٕ بہٕ ہیٚکہٕ یِتھ پانٛژن تام واتہٕ بہٕ اہن حظ اہن حظ اہن حظ تُہۍ چھِو لفٹٕچ بنہِ اہن حظ تُہۍ ؤنۍتَو مےٚ یہِ ہیٚکیٛاہ لگ بگ ٲسِتھ سمٹمو حِساب ؤنِو تُہۍ

اہن حظ ہٹِس چھُم لگان بیٚیہِ چھُ تھوڑا نَس بنٛد نہ حظ نہ نہ حظ نہ مےٚ انییٛاو دوا میڈکل شاپ پیٚٹھ مگر تمہِ سۭتۍ گٔیہِ نہٕ کہیٖنٛۍ فرق سۄ چھَنہٕ مےٚ پیی سُہ کیٛاہ دِیُت تٔمۍ تہٕ تٔمۍ دوٚپ ژےٚ گژھِی فرق مگر تمہِ سۭتۍ گٔے نہٕ مےٚ کہیٖنٛۍ فرق چلو چلو کیٚنٛہہ چھُنہٕ شُکریا